بِسمہِ اللہِ الرحمٰنِ الرَحیٖم ییٚتٮ۪تھ چھُ لنٛگویج چھُ ییٚتہِ چھُ بولنٕچ اِنٛگلِش اردو کَشمیٖر کٲشُر حظ چھُ بولان تیٚلگوٗ چھُ بولان ملیالمی چھِ بولان تہٕ بیٚیہِ چھِ أسۍ بولان پنٛنِس کَنٹرٛی منٛز چھِ أسۍ زیادٕ مٲنِو تُہۍ یِہوٚے اُردو چھُ زیادٕ چَلان ییٚتہِ ییٚتہِ چھُ ہَر کُنہِ ہَر کُنہِ جایہِ کَران مٲنِو تُہۍ اردو زیادٕ زیادٕ کَران اِستعمال یِہوٚے اُردووٕے بیٚیہِ گٔے سٲنۍ لنٛگویج حظ چھِ رٕژ یہِ حظ کشمی کٲشُر کٲشُر چھِ أسۍ کٲشُر چھُ یَتھ کٔشیٖرِ منٛز سورُے زیادٕ چلان کٲشُرٕے